کٲشِر لُکھ چھِ مُختٕلِف طٔریٖقَن منٛز کٲشِر لینٛگویج باوان یِتھ کٕنۍ ییٚلہِ زَن کہِ تِم چھِ بٲتھ وَنان ڈرٛیما بَناوان پَرناوان تہٕ کَتھٕ کَران